اسہِ چھِ آس پاس ییٚتہِ ریٚشمٲلۍ صٲبُن آستان تہٕ بیٚیہِ چھُ زٲنہٕ شاہ صٲبُن آستان تہِ وۄنۍ اگر کُنہِ ساتہٕ گژھو تہٕ مےٚ چھُنہٕ تَتھ سۭتۍ واسطہٕ پاسطہٕ کِہیٖنۍ بیٚیہِ چھیٚس نہٕ بہٕ تتہِ خاص کر کیٚنٛہہ کَران ایٚنجواے بہٕ اگر گژھہٕ تہٕ کُنہِ ساتہٕ عقیٖد خٲطرٕ چھیٚس نہٕ بہٕ تَتہِ کھیٚوان چیٚوان کہیٖنۍ بہٕ کھیٚمہٕ ہلوٕ پۄراٹ باقٕے بَس یُتُے وَنہٕ بہٕ البتہ تور چھیٚس نہٕ بہٕ گژھان کیٚنٛہہ